ساروی کھۄتہٕ بِیوٗٹِفُل تہٕ یوٗنیٖک کٕلایںبِنٛگ ایکسپیٖریَنٛس چھُ مےٚ روٗدمُت ییٚلہِ أسۍ دوس مِلِتھ تُنین لیک ٹِرٛیکَس پٮ۪ٹھ گٔے یُس زَن پَہَلگام ٹاونَس منٛز چھُ یُس اننت ناگ ڈِسٹِکَس منٛز چھُ یِوان کَشمیٖر کِس تُلین لیک یُس چھُ یہِ چھُ پیٖر پَنچال زٲنسکار رینٛجَس منٛز یِوان یُس ترٛے ساس ٲٹھ شٮ۪تھ تہٕ ژُشیٖتھ میٖٹَر آلٹِچِوٗڈَس پٮ۪ٹھ چھ یُس زَن یہِ لیک چھُ یہِ چھُ اَکھ گٕلیشل لیک یۄس ایٹ سِمپٕل وٲڈَس سۭتۍ میچ چھِ گَژھان یہِ چھُ اکھ واریاہ خوٗبصوٗرَت لیک بییہِ یُس یہِ لیک چھُ یہِ چھُ ؤرۍیِکِس اکثَر حِصَس منٛز روزان کٕلایِںبِنٛگ خٲطرٕ دستِیاب یُس زَن یہِ لیک چھ یہِ چھُ آروٗ وِلیج پٮ۪ٹھ چھُ اَمیُک ٹِرٛیک گَژھان یُس ڈِسٹِک اننت ناگ کِس پَہلگامَس منٛز یِوان چھُ یُس ٹرٛیک چھُ اَمیُک ٹرٛیک چھُ موڈریٹ اتہِ چھِنہٕ زیادٕ پَریشٲنۍ گَژھان اَتھ منٛز کٕلایمب کَرنَس کینٛہہ بییہِ ہیکو یہِ أسۍ پانٛژَن یا شٮ۪ن دوٚہَن منٛز یہِ ٹرٛیک کَمپٕلیٖٹ کٕرِتھ یُس زَن یہِ ٹِرٛیک چھُ اَتھ ٹرٛیکَس درمیان چھ یِوان واریاہ خوٗبصوٗرت پہاڑ یِم زَن واریاہ خوٗبصوٗرَت نظار چھِ پیش کَران بییہِ چھِ انسانَس دل تہٕ روٗح تازٕ گَژھان یِمَن پَہاڑَن پٮ۪ٹھ کھَسنَس اَتھ ٹرٛیکَس درمِیان چھِ واریاہَن جایَن کینٛہہ واٹَرفالٕز تہٕ سٕنوکیپٕڈ پیٖکٕس تہِ یِوان یہِ واریاہ سٕنوکیپٕڈ مَطلَب شیٖنہٕ سۭتۍ کَوٲڈ چوٹِیاں یا پَہاڑ تہِ چھِ یِوان یُس زَن بٮ۪سٹ ٹایم چھُ آسان اَتھ ٹرٛیکَس منٛز کھَژنُک سُہ چھُ جوٗن پٮ۪ٹھٕ سٮ۪پٹیمبَرَس تام آسان أسۍ گٔے اَتھ ٹرٛیکَس پٮ۪ٹھ زٕساس اَکوُہ کِس جُلاے رٮ۪تَس منٛز اسہِ کوٚر ژوروو دوسو ڈِسایِڈ تہٕ وٕٹۍ پَننۍ سامان تہٕ کھٕتۍ اَتھ ٹرٛیکَس کُن أسۍ درٛایہِ سِریٖنگرٕ پٮ۪ٹھ کٕر اَکھ تَویرا بُک تہٕ وٲتۍ أسۍ پَہَلگام کِس آروٗ وِلیجٮ۪س منٛز آروٗ وِلیجٮ۪س منٛز تُل اسہِ کینٛہہ بیٚسِک کھٮ۪ن چٮ۪نُک سامان بییہِ یِم اسہِ پَنٕنۍ ٹرٛیکِنٛگ گِیَر ٲسۍ سۭتۍ تِم تُلۍ تہٕ درٛاے اسہِ کوٚر ٹرٛیک صُبحُچہِ نَیہِ بَجہِ پٮ۪ٹھ سٹاٹ تہٕ پَکان چھِ أسۍ اَتھ تُلیٖن لیک ٹرٛیکَس کُن واتان واتان اَکھ دُہُک ٹرٛیک کَمپٕلیٖٹ کٕرِتھ وٲتۍ أسۍ أکِس پَہاڑکِس چوںٛٹی پٮ۪ٹھ تہٕ أسۍ ٲسۍ واریاہ تھٕکۍمٕتۍ دوٚہَس پَکان پَکان تہٕ اسہِ کوٚر ڈِسایِڈ کہِ أسۍ لاگو آز راتَس ییٚتھۍ پَہاڑَس پٮ۪ٹھ ٹٮ۪نٛٹ تہٕ کَرو آرام اسہِ لٲگۍ ٹٮ۪نٛٹ کھَڑا کَرٕنۍ تہٕ لوگ کینٛہہ کھِٮ۪ن چٮ۪ن تَیار کَرُن کھِٮ۪ن چٮ۪نَس منٛز ٲسۍ نہٕ اسہِ زیادٕ اوپشن سۭتۍ کینٛہہ اسہِ ٲسۍ کینٛہہ میگی پیٚکٮ۪ٹٕس بییہِ اوس کینٛہہ پیکٕڈ بِریانیٖز صُبحٕے پیٚک کَرنٲیمٕتۍ اَسہِ وٕشنٲے تِم بییہِ کھِٮ۪ے یہِ میگی تہٕ شٕنٛگۍ دوٚیِمہِ دۄہ صُبحٕے وٕتھۍ أسۍ بییہِ شٮ۪یہِ بَجہِ لوٚگ اسہِ بییہِ ٹرٛیک کَنٹِنیوٗ کَرُن ٹرٛیک کَنٹِنیوٗ کَران وٲتۍ أسۍ لَگ بگ پَنٛدَہ شٮ۪تھ میٖٹَر ہَیٹہِ پٮ۪ٹھ تہٕ اَتہِ پٮ۪ٹھ اوس اَکھ واہ واریاہ دِلفَریب نَظارٕ یِوان اَتھِ یِم ییٚمہِ سۭتۍ یُس وٕچھِتھ أسۍ واریاہ مُتاثِر تہٕ خۄش گٔے